ییٚلہِ بہٕ اِنسٹاگرٛام چھَس کھُلاوان تتھ پٮ۪ٹھ چھَس بہٕ وُچھان کُنہِ وزِ نیوز کہِ کٲنٛسہِ چھُ کوٚرمُت آئی اےٚ ایس کالِفے کے اےٚ ایس کالِفے مطلب واریاہ ایگزام چھِ کٲنٛسہِ کٔرۍمٕتۍ کالِفے کٲنٛسہِ چھُ کوٚرمُت نیٖٹ کالِفے مےٚ چھِ واریاہ اِنٮ۪سپایریشن میلان تمہِ پٮ۪ٹھٕ زِ بہِ تہِ پرٕ بہٕ تہِ کَرٕ کالِفے کیٚنٛہہ مطلب تَمہِ پٮ۪ٹھ چھُ اِنسانس واریاہ اِنٮ۪سپایرٮیشن میلان کہِ وُچھ أمۍ کوٚر کالِفے مطلب أمۍ ییٚلہِ أمِس تہِ چھُ سُے دٮ۪ماغ مےٚ تہِ چھُ سُے دٮ۪ماغ ییٚلہِ أمۍ انسانن کوٚر کالِفے بہٕ کیٚازِ ہٮ۪کہٕ نہٕ کالِفے کٔرِتھ مطلب مےٚ تہِ باسٮ۪و مےٚ ییٚلہِ بہٕ کھُلاوان چھَس یا چھَس بہٕ چھَس کھُلاوان فیس بُک بہٕ چھَس اِنسٹاگرٛام کھُلاوان بہٕ چھَس تتہِ وُچھان نیوز زِ وُچھ یِم انسانن کوٚر یہِ نیٖٹ کالِفے یٔمۍ اِنسانن کوٚر کے اےٚ ایس کالِفے یٔمۍ اِنسانن کوٚر آئی اےٚ ایس کالِفے بہٕ کیٚازِ ہٮ۪کہٕ نہٕ کٔرِتھ ییٚلہِ بہٕ تُہُنٛد ویڈیو چھَس وُچھان مےٚ تہِ چھُ لگان دِلچسپی پرنس کُن مےٚ تہِ چھِ اِنٮ۪سپایریشن میلان کہِ نہَ مےٚ تہِ چھُ پرُن بہٕ تہِ ہٮ۪کہِ کیٚنٛہہ کٔرِتھ بہٕ تہِ ہٮ۪کہٕ باقٮ۪ن خٲطرٕ مدتھ کٔرِتھ بہٕ تہِ ہٮ۪کہٕ پٔرِتھ بہٕ تہِ ہٮ۪کہٕ مٲلِس ماجہِ ہُنٛد ناو روشن کٔرِتھ بہٕ تہِ ہٮ۪کہِ واریاہ کیٚنٛہہ کٔرِتھ پنٕنِس محلس خٲطرٕ ہر کٲنٛسہِ خٲطرٕغریٖبس خٲطرٕ کٲنٛسہِ تہِ اگر مدتھ آسہِ کَرٕنۍ بہٕ ہٮ۪کہٕ تمٔۍ تٔمِس انسانس مدتھ کٔرِتھ ییٚلہِ پرٕ بہٕ کٔرٕ کیٚنٛہہ کٲم أتی ہٮ۪کہٕ بہِ تٔمِس اِنسانس مدتھ کٔرِتھ سُہ اِنسان تہِ گژھِ خۄش میٛانہِ سۭتۍ دنیاہٕکۍ سٲری لوٗکھ گژھن خۄش گامہٕ وٲلۍ گژھن خۄش ییٚلہِ بہٕ کیٚنٛہہ کٔرٕ ییٚلہِ واریاہ چھِ ییٚلہِ کانٛہہ اِنسان چھُ کیٚنٛہہ تہِ کَران یا بہٕ چھَس وُچھان کٲنٛسہِ چھُ قُران حافِظ کوٚرمُت تٔمۍ چھُ آسان کٲنٛسہِ چھُ آسان دستار بنٛدی تتھ منٛز یا کٲنٛسہِ کورِ چھُ آسان قُران حافِظ کوٚرمُت مےٚ چھُ شوق بڈان بہٕ تہِ پرٕ قران بہٕ کیٚازِ ہٮ۪کہِ نہِ پٔرِتھ یا کٲنٛسہِ چھُ آسان کیٚنٛہہ تہِ آئی اےٚ ایس کوٚرمُت کالِفے کانٛہہ ایگزام تہِ کوٚرمُت کالِفے یتھۍ ایٚگزام چھِ گژھان کیٚنٛہہ ایٚگزام چھِ گژھان آئی اےٚ ایس کے اےٚ ایس مطلب اکھ الگٕے چھُ انسانس میلان خوٚشی وُِچھ یٔمۍ کورِ کوٚر کالِفے ایٚگزام بہٕ کیٚازِ ہٮ۪کہٕ نہٕ کٔرِتھ ییٚلہِ میٛانہِ بیٚنہِ کوٚر یا بیٚکہِ بٲے کوٚر کالِفے ایٚگزام مےٚ تہِ چھُ یہَے دٮ۪ماغ بہٕ تہِ ہٮ۪کہٕ کٔرِتھ کالِفے بہٕ تہِ پرٕ یُتھ یِمو پوٚر بہٕ تہِ پرٕ یتھٕے کٔنۍ یِم ٲسۍ راتس آسان ہُشار مےٚ تہِ پَزِ یِمنے راتن ہُشارے بِہُن مےٚ تہِ پَزِ پرُن پرنُک فٲیِدٕ چھُ اِنسانس چھُ أچھن منٛز گاش روزان اَمہِ سۭتۍ چھُ واریاہ فٲیِدٕ میلان بہٕ ہٮ۪کہِ پنٕنہِ سوسایٹی والٮ۪ن واریاہ مدتھ کٔرِتھ پگاہ ییٚلہِ بہٕ کیٚنٛہہ بنہٕ کٲنٛسہِ غریٖبس آسہِ میٛٲنۍ ضروٗرت بہٕ ہٮ۪کہٕ تٔمِس نِش توتانۍ وٲتِتھ